السلام علیکُم أسۍ حظ چھِ سکوٗل پٮ۪ٹھ ٹیٖچَر تُہُنٛد بَچہٕ گوٚو ییٚتہِ بٮ۪مار سُہ نیٖوُن جَلدی گَرٕ آ جَلدی ؤلِو